میٛانہِ زنٛدگی ہٕنٛدۍ پٲنٛژ أہم ڈیٹ شےٚ مئی کُنوُہ شتھ اڑٕنمتھ ییٚمہِ دۄہ بہٕ زاوُس بیٛاکھ گوٚو سَدا دسمبر زٕ ساس اکوُہ ییٚمہِ دۄہ مےٚ خانٛدر کوٚر بیٛاکھ چھُ پٲنٛژھ نومبر زٕساس اکوُہ ییٚمہِ دۄہ مےٚ پنٕنۍ ڈِگری کمپُلیٖٹ کٔر بیٛاکھ چھُ دٔہ مارٕچ زٕ ساس زٕتوٚوُہ ییٚمہِ دۄہ مےٚ پنٕنۍ لیب سِٹارٹ کٔر بیٛاکھ چھُ ژور اپریل زٕ ساس ترٛوٚوُہ ییٚمہِ دۄہ مےٚ پنُن نِکہٕ زاو